أکۍ دۄہ گٔیَس بہٕ ٹیٛوٗرَس پٮ۪ٹھ لَداخ

تَتہِ وُچھ مےٚ تَتیُک فیمَس کرٛاکرِی یُس تَتیُک سارِوٕے کھۄتہٕ مَشہوٗر اکھ خانہٕ چھُ

کرٛاکرِی چھُ واریاہ زیادٕ قٔسٕم آسان تہٕ اَتھ چھِ واریاہ زیادٕ قٔسٕم آسان اَلگ اَلگ تہٕ مےٚ وُچھ اَکہِ دۄہ تَتہِ زِ اَتہِ اوس اکھ دُکان یُس واریاہ زیادٕ خوٗبصوٗرتھ اوس تِکیٛازِ تَتہِ ٲسۍ واریاہ واریاہ خوبصوٗرت کرٛاکری ییٚلہِ بہٕ تور گوٚوُس تہٕ تٔمۍ ووٚن تُہۍ یِیو بیٚیہِ کہِ دۄہ تِکیٛازِ صبُحس واتہِ ہے تٔمِس فَصل ماگ تہٕ بہٕ گوٚوُس بیٚیہِ دۄہ تہٕ أنِم سُہ فیمَس کرٛاکرِی تہٕ تٔمۍ ووٚن مےٚ زِ یہِ کرٛاکرِی چھِ واریاہ اَصٕل زِ تَتھ سُہ اوس واریاہ خوٗبصوٗرت وُچھنَس منٛز تٔمۍ ووٚن مےٚ تَمِکۍ خٲصِیت تٔمۍ ووٚن مےٚ زِ اَتھ یوٗتاہ توٚت چیٖز منٛز ترٛاوَو تیٛوٗتاہ اَتھ چھےٚ نہٕ یہِ ڈِزایِن وۅتھان کیٚنٛہہ تہٕ بیٚیہِ چھَنہٕ اَتھ کرٛیک ویک یِوان کیٚنٛہہ

ووٚن تٔمۍ زِ اَتھ چھَنہٕ سِکریچ وِکریچ یِوان کیٚنٛہہ تہٕ یہِ چھُ سِکرٮ۪چ پرٛوٗف بیٚیہِ ووٚن تٔمۍ زِ اَگر اَتھ کیٚنٛہہ گژھِ تُہۍ ہٮ۪کِو یہِ واپَس دِتھ تہٕ ٲخر کار دوٚپ مےٚ زِ بہٕ اَنہٕ یہِ تہٕ مےٚ پرُٛژھ تٔمِس پرٛایِس اَمِچ مےٚ دوٚپ یہِ آسہِ واریاہ درٛۅگ تِکیٛازِ اَتھ چھِ واریاہ زیادٕ اَصٕل اَصٕل فیٖچر تہٕ یہِ چھُ واریاہ اَصٕل وُچھنَس منٛز تہٕ ہُتھٕ کٔنٮ۪تھ تہِ چھُ یہِ واریاہ اَصٕل تہٕ آخِر کار پُرٛژھ مےٚ تٔمِس اَمِچ پرٛایِس تہٕ تٔمۍ دوٚپ مےٚ زِ یہِ چھُ محض ساسَس رۄپِیَس سورُے سٮ۪ٹ تہٕ مےٚ دوٚپ یہِ چھُ ظٲہرا اَپُز وَنان زِ یہِ چھُ اَصٕل تِکیازِ یوٗتاہ سرٛۅگ کَتہِ آسہِ یہِ تہٕ ٲخر کار اوٚن مےٚ تہٕ اوٚنُم گرٕ تہٕ بہٕ لوٚگٔس یہِ دۅہے دۅہے اِٮستعمال کرنہٕ دۅہے دۅہے اِستعمال کٔرِتھ یِتھُے مےٚ اَتھ ٹٮ۪سٹ لوٚگٔس کَرنہِ زِ یہِ اوس واریاہ زیادٕ اَصٕل تہٕ ہَر کٲنٛسہِ اوس یہِ پَسنٛد اِوان تہٕ سٲری ٲسۍ وَنان زِ یہِ کۭتِس اوٚنُتھ تہٕ یہِ کٮُ۪تھ یہِ کوٗہ یہِ کوتاہ اَصٕل چھُ تہٕ ییٚلہِ بہٕ تِمَن وَنان اوسُس زِ یہِ اوٚن مےٚ مَحض ساسَس رۄپِیَس سورُے سٮ۪ٹ تہٕ تِم ٲسۍ حٲران گژھان تہٕ ٲسۍ دَپان زِ یوٗتاہ سرٛۅگ کِتھٕ کٔنٮ۪تھ اوٚنُتھ ژےٚ یہِ تہٕ یہِ کِتھٕ کٔنٮ۪تھ چھُ یوٗتاہ اَصٕل تہٕ بہٕ تہِ اوسُس حٲران زِ یہِ کرٛاکرِی کۭژاہ اَصٕل چھِ تہٕ سُہ ٲسۍ پَنٕنٮ۪ن فیٖچرَن پٮ۪ٹھ واریاہ اَصٕل کٲم کران زِ سُہ پیٚیہِ مےٚ اَکہِ پھِرِ اَتھٕ منٛز ؤسِتھ نہَ پھُٹ سۅ تہٕ نہَ آوُس کرٛیک ویک تہٕ بیٚیہِ ٲسۍ سُہ أسۍ ہُرِ سۭتۍ چھلان تہٕ تَتھ اوس نہٕ کِہیٖنٛۍ سِکریچ وِکریچ یِوان تہٕ سُہ اوس واریاہ زیادٕ اَصٕل زیادٕ اوس سُہ واریاہ زیادٕ وُچھنَس منٛز اَصٕل باسان تہٕ ییٚلہِ پٔژھِس تَتھ منٛز نِوان ٲسۍ پوٚژھ اوس خۄش گژھان زِ یِمَو چھِ مےٚ یِتھِس اَصلَس یَتھ منٛز کیٚنٛہہ اوٚنمُت تہٕ سۅ اوس واریاہ زیادٕ اَصٕل آخر کار دوٚپ مےٚ زِ اَتھ نیرَن نہٕ واریاہ ؤری کیٚنٛہہ مَگر وُنہِ گٔے تَتھ پانٛژھ ؤری تہٕ سُہ چھُ ؤنہِ تہِ چلان تہٕ سُہ چھُ واریاہ زیادٕ اَصٕل سٮ۪ٹ تہٕ بہٕ چھُ واریاہ زیادٕ خۄش تَمہِ سۭتۍ